آ أسۍ چھِ یَژھان اکھ پازِٹِو ایٚکٕسپیٖریَنٕس دِنۍ مےٚ کوٚر اکھ اَمیزان پٮ۪ٹھ اَکھ چیٖز آرڈَر مےٚ حظ کوٚر مَطلَب یہِ تَتھ کیاہ وَنان پٔتکِنۍ پھَس دِنہٕ خٲطرٕ بریٚش سُہ بریٚش چھُ واریاہ واریاہ اَصل واریاہ اَصل کیاز کہِ تَتھ چھِ ہیٚکان دۄیَو سایڈٕ تھَپھ پٔتکِنۍ دۄنوٕنِیَو اَتھَو سۭتۍ تھَپھ اَصل پٲٹھۍ ایٖزی سان ہیٚکان پھَش دِتھ ہۄ صابَن ہیٚکان دِتھ پھَش ہیٚکان دۄیَو سایڈَو اَصل پٲٹھۍ دِتھ کٕہٕنۍ تہِ ڈِفِکَلٹ چھُ نہٕ یِوان تَتھ بریٚشَس مَنٛز مَطلَب پَکناونَس مَنٛز بیٚیہِ چھُ واریاہ سُہ اَصل مَل تُلان پٔتکِنۍ شانَن تہٕ اَسہِ آیہِ واریاہ اَصل مطلب یہِ پروڈَکٹ بہٕ چھَس شُکُر گُزار کہِ امہِ امیزان پٮ۪ٹھ مِلیو مےٚ یُتھ پروڈَکٹ تہٕ بیٚیہِ یِتھِس اَصلِس ریٹَس پٮ۪ٹھ بیٚیہِ کٔر مےٚ بیٚیہِ تہِ امہِ مَزیٖد کینٛہہ چیٖز مَثلاً کہِ مےٚ کَرے بیگ اکھ یُس واریاہ واریاہ اَصل دوٚر دوٚر آو مےٚ تہٕ سُہ چھِ نِوان میٲنۍ مَمّا نِوان أکِس جایہِ کہِ بیٚکِس جایہِ تَتھ میٚوٕ مَنٛز نِوان تَتھ گوٚو نہٕ کٕہٕنۍ تہِ مَطلَب کٕہٕنۍ تہِ فَرَق پیٚیہِ نہٕ تَتھ ہاں اَلبَتہ تورٕ یِتھ پیٚو مےٚ چھَلُن تَتھ اوس تھوڑا مَل ہیٚو سُہ پیٚو مےٚ چھَلُن سُہ کوٚر مےٚ پریٚس تَتھ کوٚر مےٚ اَیرَن سُہ دراو تیوتاہ اَصل سُہ پروڈَکٹ مَطلَب اَمیزنُگ پروڈَکٹ واریاہ اَصل جتنی تعریٖف یوتاہ تعریٖف بہٕ کَرٕ تیوٗتاہ چھُ تَتھ کَم کیازکہِ سُہ بیگ تہِ درٛاو واریاہ اَصل یُس مےٚ بازرٕ تریٚن ساسَن رۄپیَن میلہا اَتہِ میٚوٗل مےٚ ٲٹھَن شیٚتَن اَمیزان پٮ۪ٹھ ٲسۍ تمہِ دۄہ سیل کہِ واریاہ اَصل ایٚکٕسپیٖریَنٕس میلے مےٚ اَمیزان پٮ۪ٹھِ مَطلَب یِم چیٖز آرڈَر کَرنہٕ خٲطرٕ بیٚیہِ اوس مےٚ بیاکھ اکھ پروڈَکٹ کوٚرمُت آرڈَر سُہ اوس مےٚ واشروٗ یہِ واشروٗمَس اکھ سُہ ہُہ تَتھ کیاہ وَنان صاف کَرنُک سُہ تہِ مِلیو واریاہ زیادٕ اَصل تَتھ تہِ چھِ واریاہ اَصل کالِٹی تھَپھ تہِ اَصل پَکان تہِ اَصل مَطلَب واریاہ آب تہِ چِران سُہ اَصل پٲٹھۍ سُہ تہِ چھُ واریاہ اَصل پروڈَکٹ یُس مےٚ اَمیزان پٮ۪ٹھ آرڈَر کوٚر بیٚیہِ چھِ بیٚیہِ کوٚر مےٚ اَمیزان پٮ۪ٹھِ اکھ چیٖز آرڈَر تہٕ سُہ چھُ مےٚ لَگان مَستہٕ خٲطرٕ یَتھ اَیرَنٛگ خٲطرٕ پریٚس سُہ چھُ واریاہ یہِ تَتھ کیاہ وَنان تَتھ چھَس بہٕ مَطلَب ایک ہی ہاتھ سے میں گھُما سک اَکے اَتھٕ چھَس بہٕ سُہ گُماوان تہٕ سُہ چھُ واریاہ اَصل پریٚس کَران کہِ تَتھ چھِ سِرَم تھوڑا مَستَس مَنٛز سِرَم تراوُن تہٕ ہُتھ پیٚوان تھوڑا زیادٕ یَتھ پاوَر تہِ چھُنہٕ پیٚوان تَتھ ضرورَت کِہِیٖنۍ نہٕ سُہ چھُ واریاہ اَصل پروڈَکٹ تمہ پروڈَکٹَس مَنٛز گٔیَس بہٕ واریاہ خۄش واریاہ امیزانٕکۍ پروڈَکٹ باسے مےٚ واریاہ زَبَردَست ہوپ چھَم کہِ بہٕ کَرٕ مَزیٖد تہِ واریاہ زیادٕ شاپِنٛگ اَمیزان پٮ۪ٹھ بیٚیہِ یِتھِس اَصل ریٹَس پٮ۪ٹھ چھِ یِوان اَصل پروڈَکٹ بیٚیہِ گَرِ بِہِتھ تھکاوَٹھ نہٕ یِوان کینٛہہ نہٕ سَمرَس مَنٛز چھِ واریاہ زیادٕ پرابلَم گَژھان نٮ۪بَر نیرنٕچ بہٕ چھَس اَمیزان پٮ۪ٹھٕے آرڈَر کَران تہٕ چیٖز چھِ مِلان اَصل پٲٹھۍ تہٕ بییٚہِ پَننِس ٹایمَس پٮ۪ٹھ واریاہ اَصل پروڈَکٹ واریاہ اَصل رِوِو چھِس بہٕ دِوان واریاہ اَصل رِوِو چھِ مےٚ مَطلَب باسان کہِ یِمَن پروڈَکٹَن مَنٛز یہِ اَمیزان پٮ۪ٹھ یۄس بہٕ کانٛہہ تہِ پروڈَکٹ آرڈَر چھَس کَران